کشمیٖریس منٛز تہِ چھِ واریاہ کَہاوتہٕ اَتھ منٛز چھِ اکھ کَہاوتہٕ پِلی نَے تہٕ ژوٚکیَے یہِ اوس اکھ شال یُس زَن یٔمِس زَن شُوق گَیَو بہٕ کھیٚمہٕ دَچھ مگر ییٚلہِ یہِ دَچھ کھؠنٕچ کوٗشش اوس کران یہِ اوس نہٕ پِلانٕے یہِ اوس جَمپ کران تہٕ مگر یہِ اوس نہٕ واتان توٚتانۍ کینٛہہ ییٚلہِ أمِس پتہٕ تصلیہ گٔے أمۍ ووٚن پَتہٕ پِلِی نَے تہٕ ژوٚکیَے یَعنی یِم دچھ ہسا چھِ وۄنۍ ژوٚکۍ اصلی اصلی ٲس دٔلیٖل یہِ نسا ہیٚوک اتھ پِلتھٕے اَتھ کُلِس أمۍ ہیٚوکھ نہٕ یہِ اوٚتان ریٖچ آوُٹ کٔرِتھ کینٛہہ لہٰذا کٔرِتھ أمۍ ووٚن پتہٕ یِم چھِ ژوٚکۍ یِتھے کٔنۍ ہؠکو أسۍ بیٛاکھ اکھ کہاوت چھِ کشمیٖریس منٛز لکہٕ موٚت چھُ اَنہِ گوٚٹ یِتھے کٔنۍ چھُ بِیٛاکھ اکھ کہاوتاہ لوٗر تہِ گٔژھ بچِنۍ تہٕ سَرُف تہِ گوٚژھ مَرُن یعنی یہِ چھِ أسۍ تمہِ ساتہٕ کران اِستعمَال ییٚمہِ ساتہٕ أسۍ دَپان چھِ کٲم تہِ گٔژھِ نیرٕنۍ تہٕ مگر نۄقصان تہِ گوٚژھ نہٕ واتُن بیٚیِس کینٛہہ اَتھ چھِ أسۍ ونان یِتھے کٔنۍ چھِ أسۍ بیٛاکھ اکھ کہاوتاہ وَنان خر کِیٚاہ زَانہِ زَیفران کِیٚاہ گوٚو یِم چھِ واریاہ کینٛہہ کہاوتہٕ یِم کٲشرِس منٛز مشہوٗر چھِ تہٕ کٲشُر کَتھ تہِ چھِ یِمو کہاوتو سۭتۍ بٔرِتھ اگر أسۍ وٕچھو وۄنۍ أسۍ چھِ فَخٕر کَران محسوٗس پنُن کٲشُر آسنَس پؠٹھ ییٚلہِ أسۍ کٲشِر پٲٹھۍ کرَو کَتھ ٹِپکل کشمیٖری وٲڈ چھِ أسۍ یوٗز کران سُہ ہیٚکہِ نہٕ أکِس بَیٚیِس سُپیٖکَر یُس نہٕ نَیٹِو سُپیٖکر چھُ آسان کینٛہہ سُہ ہیٚکہِ نہٕ سُہ سَمجِتھ کینٛہہ یعنی یہِ کَتھ کَنٹَیٚکٕسٹَس منٛز چھُ یہِ ونان سُہ ہیٚکہِ نہٕ سمجھ سمجِتھ کینٛہہ اگر تٔمِس تھوڑا بُہت آسہِ تہِ زَانٛکٲری کٲشر زبٲنۍ ہنٛز مگر سُہ ہیٚکہِ نہٕ یِم ٹِپِکل وٲڈس ہیٚکہِ نہٕ سُہ انٛڈَرسٹَینٛڈ گٔژھِتھ کٔرِتھ کینٛہہ تہٕ تمہِ ساتہٕ چھِ أسۍ بےحَد خُوشی محسوٗس سپدان أسۍ چھِ پننِس پانَس پؠٹھ فخٕر کران سٲنۍ یہِ یۄس یہِ لنٛگوَیج چھِ یۄس یہِ زبان سٲنۍ چھِ یہِ چھِ مختَصر تہٕ جامِعَہ آسان یہِ چھِ أسۍ اَگر تُہۍ وُچِھو اُردُووَس منٛز یا بَدل کُنہِ لَنٛگوَیج منٛز بَڑؠن بَڑؠن سِینٛٹِٮ۪نٕس ہؠکَو أسۍ کٲشرِ پٲٹھۍ واریاہ کم نِچُوڑَس منٛز سٲے کتَھ ؤنِتھ اگر أسۍ اُردُووَس منٛز یا بَدل کُنہِ لَنٛگوَیج منٛز وٕچَھو تَتھ لَگن ترٛےٚ مِنَٹ وننَس سٲے کَتھ کٲشر پٲٹھۍ سمجَاونَس چھِ لَگان خٲلی مِنَٹ تِکیازِ یۄس یہِ کٲشُر چھِ یہِ چھِ جامِعہَ اَتھ منٛز چھُ أکِس وٲڑس آسان واریاہ زیادٕ مطلب اَمہِ موٗجوٗب چھِ أسۍ پَنٕنۍ زَبان پَسنٛد تہِ أسۍ چھِ یہِ پس فَخر کَرَان اَتھ پٮ۪ٹھ